میٛٲنۍ فیورِٹ بُک چھِ سُہ چھِ قُرآنِ مجیٖد کیٛازِکہِ تَتھ منٛز چھِ اَسہِ اِنسان سٕنٛز یۄس تہِ اِنسان سٕنٛز نیٖڈ چھِ دۄہ کھۄ دۄہ رہن سہن چھِ مان سُہ کِتھ کٔنۍ چھِ پوٗرٕ گژھان اَکھ اِسلامِک سۄ بُک چھِ سوے یٲژ قُرآنِ مجیٖد چھےٚ سۄ اَکھ بُک یَتھ منٛز چھِ أسۍ اَصٕل وَتھ ہاوان یَتھ منٛز نہٕ أسۍ رانٛگ وَتھ چھِ ہاوان کینٛہہ یَتھ منٛز لایفہِ ہِنٛدۍ ہرکانٛہہ چینٛجِز چھِ ہاوان کِتھ کٔنۍ پَزِ پَنٕںۍ لایف گُزارٕنۍ تاکہِ ہٮ۪پی روزِ ہمیشہِ بیٚیہِ آلویز ٲخرَتَس خٲطرٕ چھِ اَکھ نصیٖحت بیٚیہِ چھِ ٲخرَتُک وَقت تہِ واریاہ اَصٕل بَنان مےٚ چھِ باسان تمِچ ہِش بُک چھَنہٕ دُنیاہَس مںٛز تہِ کُنی جایَن تٔمۍ بُکہِ سۭتۍ چھِ اَسہِ واریاہ واریاہ چیٖز ہیٚچھان جیسے کہِ اگر کٲنٛسہِ سۭتۍ کُنہِ ساتہٕ لَڑٲے چھِ آسان یا کٲنٛسہِ ہُنٛد زِد چھِ آسان یا کٲنٛسہِ چھِ آسان دَولت منٛد کِتھ کٔنۍ پَزِ اِنسانَس ٹرٛیٖٹ کَرُن بیٚکِس منٛز شُکُر کَرُن تاکہِ یوٗت شُکُر کَرُن تیوٗت چھِ خۄدا صٲب زیادٕ دِوان سۄ بُک چھِ اَسہِ یِم چیٖز واریاہ جادٕ ہیٚچھناوان تاکہِ پَنٕںۍ رِشتہٕ گژھن نہٕ ژَٹٕنۍ ہرکانٛہہ یہِ تہِ تۄہہِ ہیٚچھِو ہرکانٛہہ چیٖز چھِ زندگی منٛز ہیٚچھُن مگر ہیٚچھُن چھِ اَصوٗل ژھا سان نہ چھِ اَپُز وَنُن نہ چھِ کٲنٛسہِ سۭتۍ کینٛہہ لَڑٲے کَرٕنۍ نہ چھِ کٲنٛسہِ ہِنٛزۍ بغاوت کَرٕنۍ تَتھ ہِش بُک یۄس ہرکانٛہہ چیٖز ہرکانٛہہ چایس ساینَسٕچ نالیج چاہے اِنٛگلِشِش ہرکانٛہہ دُنہِچ نالیج چاہے یِم تہِ بٔڑۍ ٹٮ۪کنالجی ہِنٛز نالیج تِم چھِ سٲری قُرآنِ مجیٖدَس منٛز تٔمی منٛز چھِ ملان اَسہِ یِم چیٖز تاکہِ تِم چھِ پَتہٕ أسۍ ڈٮ۪ولَپ گژھان قُرآنِ مجیٖد چھِ سارے کھۄتہٕ سُہ اَکھ بوٚڑ پاتھ ییٚمہِ سۭتۍ أسۍ سٮ۪ٹٕسفاے چھِ روزان سۄ چھِ سُہ اَکھ بُک اگر اِنسان آسہِ سَمٹایمٕز اِنسان چھِنہٕ آسان خۄش کِہیٖنۍ لایفہِ منٛز چھِ یِوٲنی ہرکٲنٛسہِ سٹرٛگلٕز تمہٕ پَتہٕ فیس کَرنہٕ خٲطرٕ اگر أسۍ ریٖڈ کَرو أسۍ قُرآنِ مجیٖد پَتہٕ وٕچھو یُس اللہ تعالیٰ کیٛاہ چھِ فرماوان سانہِ خٲطرٕ اللہ تعالیٰ چھِ سُہ یُس سان فِکِر کَرَن وول چھِ تاکہِ اَسہِ اِنسانَس پَزِ نہٕ پَنٕنۍ فِکِر کَرٕنۍ کِہیٖنۍ أسۍ چھِ ہرکُنہِ دولَتٕچ فِکِر کَران اگر أسۍ باقٕے بُک پَرو ساینَس اِنٛگلِش تَتھ منٛز چھِ وَنان ہُہ چیٖز گوٚژھ آسُن یہِ چیٖز گوٚژھ آسُن ہُمِچ فِکِر کٔرِو یہِ تہِ گوٚژھ آسُن ترقی گٔژھۍ کَرٕنۍ یہِ أسۍ مگر قُرآنِ مجیٖد چھِ ہیٚچھناوان اَسہِ اگر تُہۍ اَصٕل وَتہِ پٮ۪ٹھ پٔکِو تُہُںٛد فِکِر کَرَن وول چھِ خۄدا صٲب یُس تہِ تۄہہِ ہر کانٛہہ چیٖز